پانٛژھ یِم زن مٕلک چھِ دُنیاہَس منٛز گۄڈے گوٚو ہِندوستان دٔیِم گوٚو پٲکستان ترٛیٚیِم گوٚو آسٹریلیا ژوٗرِم گوٚو مُتحد عرب امرات پوٗنٛژِم گوٚو سعودی عرب